السلامُ علیکُم وَرحمتُہ اللہِ وَبَرکاتہوٗ بہٕ چھَس بَنڈپورِ روزان بہٕ چھَس پَران دارالعلوم منٛز آ یہِ بہٕ حظ چھَس تَتہِ تہِ کَران اَسہِ چھُ تَتہِ مَطلَب یہِ ییٚلہِ کانٛہہ اَسہِ بیٚکہِ دارالعلوم پٮ۪ٹھ اَنون یہِ زیادٕ چھِ أسۍ اَنان ہُم یہِ اَتھ کیاہ وَنان ہُم دارالعلوم رحیٖم پیٚہ رحیٖمیا پٮ۪ٹھ مُفتی نذیٖر صٲب تٔمِس کَرو دعوت ییٚلہِ تٔمِس گۄڈٕ ترٛاوو أسۍ تٔمِس پٮ۪وان وَنُن دۄیہِ ریٚتۍ برٛونٛٹھ دۄیہِ ریٚتۍ پَتہٕ چھُ سُہ وَنان اورٕ جَواب بہٕ یِموا نَہ یِموا ییٚلہِ سُہ تمہِ دۄہ آو نہٕ حظ تَتہِ چھِ مولانا محمد رحمت اللہ صٲب یہِ تِم چھِنہٕ ہٮ۪کان تِتھ پٲٹھۍ یِتھ کِہیٖنۍ تِم چھِ آز واریاہ زیادٕ بُزَرٕگ حظ ییٚلہِ حظ مَطلَب نذیٖر صٲبُ نذیٖر صٲب آو سٲنِس دارالعلوٗمَس پٮ۪ٹھ کورِ دارالعلومَس پٮ۪ٹھ تَمہِ دۄہ پَتہٕ حظ گوٚو اَسہِ واریاہ بوٚڈ پرٛوگرام تَمہِ دۄہ تھٲوٕکھ اَسہِ دۄن دۄہَن چھُٹی حظ یہِ مَطلب دارالعلوم منٛز تھٲوٕکھ اَسہِ ٲسۍ تَمہِ دۄہ دۄنۍ دۄہن چھُٹی پَتہٕ حظ گٔے کٲم پَتہٕ یہِ پَتہٕ گٔے کٲم تِمَن دۄہَن کٔرٕکھ صفٲیی تَتہِ حظ تِم مطلب سٲرۍ سٲرٕے صفٲیی چیٖز ویٖز ڈٲلِکھ تَتہِ کٔرٕکھ تَتہِ دارالعلومس حظ صفٲیی پَتہٕ آے نہٕ حظ تِم مُفتی نذیٖر صٲب تور واریاہ دَپان چھِ نہ حظ یَتھ گامَس منٛز یہِ کانٛہہ مُفتی یِوان چھِ تَتھ گامَس چھِ برکت یِوان برکت چھِ یِوان تَتھ گامَس یَتھ مَنٛز یہِ مُفتی صٲب یِوان چھِ ییٚلہِ حظ پَتہٕ سُہ پَتہٕ مُفتی صٲب تور آو تَتہِ حظ گٔے پَتہٕ کٲم واریاہ مَزٕ حظ آو تَمہِ دۄہ مطلب پَتہٕ کٔرٕکھ اِنوایِٹ ساروِین کٔرٕکھ دعوت پہ بیٚیہِ دوٚپُکھ اَسہِ تۄہہِ أنۍیو پنٛنہِ ماجہِ سۭتۍ تور بیٚیہِ حظ مےٚ حظ نی پَنٕنۍ بیٚنہِ تہِ سۭتۍ حظ بیٚیہِ حظ نی مےٚ مو مٔمی تہِ سۭتۍ پَتہٕ حظ گٔے تور تَتہِ حظ مۄہنی تہِ یِوان مگر زَنٮ۪ن ٲس مَستوٗراتَن ٲس اَلگ حظ تَتہِ تھوٚمُت ییٚلہِ پَتہٕ تِم آے نہٕ حظ تور بَسہٕ پَتہٕ حظ لوٚگ واریاہ مَزٕ تَتہِ دِتُکھ اَسہِ تمہِ دۄہ واریاہ نصیحت کٔرٕکھ تمہِ دۄہ تَنہٕ پٮ۪ٹھ اوس سُہ دیٖدی ٲس تم پَران نٮ۪ماز تتھ پٲٹھۍ نہٕ کِہیٖنۍ تَنہٕ پٮ۪ٹھ ٲس لٔج سۄ پانٛژھ ٹایم نٮ۪ماز پَرنہِ یہِ مٔمی لٔج پانٛژھ ٹایم نٮ۪ماز پَرنہِ تَنہٕ پٮ۪ٹھ یَنہٕ پٮ۪ٹھ مَطلَب یہِ چھِ واریاہ اَثَر گَژھان ییٚلہِ وازٕ وازٕ سۭتۍ واریاہ زیادٕ اَثَر گَژھان بیٚیہِ تمہِ دۄہ گوٚو اَسہِ واریاہ تَتہِ حظ دِتُکھ اَسہِ بِریانی تَتہِ دِتُکھ اَسہِ تمہِ دۄہ یہِ تَتہِ دِتُکھ اَسہِ بِریانی تَمہِ دۄہ تَتہِ حظ دِتُکھ اَسہِ تمہِ دۄہ واریاہ عزَت حظ کوٚرُکھ یِمَن تِمَن تمہِ دۄہ تَتہِ حظ ییٚلہِ حظ پَتہٕ اَسہِ تور آے گٔے حظ کٲم بیٚیہِ حظ بیٚیہِ اوس اَسہِ بیٚکہِ بیٚکہِ دۄہ بیاکھ پرٛوگرام تمہِ دۄہ حظ آے یہِ مفتی محمد یوٗسُف سُہ حظ تِم حظ آے تمہِ دۄہ یور سٲنِس گامَس منٛز ییٚلہِ حظ تِم آے یور پَتہٕ حظ گٔے کٲم پَتہٕ حظ کوٚر مےٚ ییٚتہِ گوٚو واریاہ بوٚڈ پرٛوگرام بَچَن تھوٚو مَطلَب ڈایِس حظ اوس ییٚتہِ تھوٚمُت مےٚ اَتھِ پَتہٕ دِژ مےٚ ساروِین یہِ ییٚلہِ مےٚ تمہِ دۄہ کوٚر مےٚ بَیان حظ یَتھ پٮ۪ٹھ مےٚ مےٚ حظ کوٚر تمہِ دۄہ مٲلِس ماجہِ پٮ۪ٹھ مطلب بَیان ماں باپ کا حقوٗق کیا ہے مطلب تٔمۍ سٕنٛدۍ حقوٗق کیٛاہ چھِ تمہِ پَتہٕ حظ دِتُکھ مےٚ تمہِ دۄہ ییٚتہِ انعام تمہِ مطلب پنٛنہِ مٲلوی صٲبَن حظ دیُت مےٚ ییٚتہِ تَمہِ دۄہ انعام مےٚ مٲلِس یَتھ مٲلِس ماجہِ ہِنٛدۍ حقوٗق کیاہ چھِ بیٚیہِ حظ وَنہٕ بہٕ تَتھ پٮ۪ٹھ اَکھ شعر نہ کَر ماں باپ کو کسی وجہ سے تنٛگ وَرنہ ہو جایے گا جنت کا دَروازہ بَنٛد ییٚلہِ حظ مےٚ یہِ پٔتِس یہِ شعار ووٚن واریاہ مَطلَب یہِ کوٚرُکھ ماشاء اللہ تِم حظ ؤتھۍ سٲری تمہِ ساتہٕ تھوٚد دوٚپُکھ ہُہ ماشاء اللہ چھِ واریاہ زیادٕ گوٚو تمہِ دۄہ یہِ پَتہٕ حظ ووٚن مےٚ مولوی صٲبَن واریاہ اَصٕل بہٕ بہت خوٗب یِتھ پٲٹھۍ گٔژھۍ پَتہٕ حظ ووت مولوی صٲب تھوٚد دوٚپُن یِتھے پٲٹھۍ گژھَن مطلب سٲری بَچہِ بولٕنۍ یِتھ پٲٹھۍ وَنٕنۍ بَس بیٚیہِ حظ ڈایس تھاوان مولوی صٲبَس مے اَتھٮ۪ن تمہِ دۄہ تَمہِ دۄہ مطلب بیٚیہِ ٲس مےٚ تَمہِ دۄہ ممی تہٕ سۭتۍ یور بیٚیہِ ٲس تمہِ دۄہ مےٚ ابوٗچی تہٕ تمہِ دۄہ اوس مطلب موٚہنِوٮ۪ن تہٕ زَنہِ تِم ٲس یَکجاہ حظ تمہِ دۄہ ییٚلہِ حظ پَتہٕ تِم تِم پَتہٕ آو سُہ تٔمۍ حظ کوٚر بَیان ییٚتہِ پَتہٕ مطلب واریاہ حظ عزت کوٚرُکھ مےٚ تَتہِ مما موٚمَس آو پَتہٕ واریاہ عزَت پَتہٕ دوٚپُکھ مولوی صٲبَن أمۍ سُنٛد یہِ مول کھَسہِ آز سِٹیجَس پٮ۪ٹھ پَتہٕ حظ وٕچھ تٔمۍ دوٚپُن او یہِ چھُ واریاہ زیادٕ اَصل مہ مَگر تیوٗتاہ مَزٕ حظ آو تمہِ دۄہ ییٚلہِ حظ أسۍ مطلب سُہ اِوینٛٹ کوٚر ییٚلہِ حظ مطلب یہِ کانٛہہ یُس یہِ آسپِشَس یُس یہِ آسان چھُ اِوٮ۪نٛٹ تَتہِ تمہِ دۄہ چھِ واریاہ زیادٕ مَزٕ حظ یِوان بیٚیہِ ٲس ہَمیشہ اَسہِ تَتہِ دالعلوٗمَس منٛز کَران یہِ اَتھ کیاہ وَنان دُعا ٲس کَران ژیٖرۍ ییٚلہِ چھُٹی وِزِ حظ ہٮ۪تھٕ کَران سُہ یُس مُفتی صٲب چھِ اَسہِ تَتہِ دالعلوٗمَس منٛز سُہ چھِ اَسہِ چھُٹی وِزِ حظ ہٮ۪تھٕ یہِ پران پَرناوان سُہ حظ چھِ اَسہِ یہِ چھُٹی وِزِ پَرناوان دُعا دُعا پَرناوان بیٚیہِ حظ چھِ کَران سُہ اَسہِ مطلب پرٛٮ۪کٹِس یِمَن بیان کَرنَس حظ پرٛٮ۪کٹِس کَران تھوٚد تُلان مَطلب اَکہِ اَکہِ تُہۍ کٔہ کرِو یتھ پٮ۪ٹھ بیان بیٚیہِ حظ وَنان ییٚلہِ تَتٮ۪تھ پرٛوگرام چھِ لَگان پَتہٕ چھِ وَنان میٛانہِ زندگی منٛز حظ چھِ واریاہ پرٛوگرام گٔمٕتۍ بہٕ حظ چھس نہٕ مِس کَران تِم کِہیٖنۍ کانٛہہ تہِ یی یور بہٕ چھس گژھان حظ کُنہِ تہِ یَتھ اِونٛٹَس منٛز پروگرام کَرنہِ پَتہٕ چھِ وٕچھان تَتہِ مَطلَب کُس کیٛاہ وَنہِ ہُہ یہِ کینٛہہ تہٕ کانٛہہ کتھ تہٕ اگر نہٕ سٲری یِن ذہنَس مَنٛز کِہیٖنۍ پانٛژھ دَہ کَتھ تویتہِ ہٮ۪کو أسۍ بوٗزِتھ عَمل عَمل ہٮ۪کو کٔرِتھ تِمَن پٮ۪ٹھ تِم کَتھٕ ہٮ۪کو أسۍ بوٗزِتھ حظ تَتہِ مےٚ چھِ واریاہ خۄش گژھان مطلب یہِ یِم ییٚلہِ یہِ کُنہِ گامَس منٛز یا مُفتی صٲب کانٛہہ چھِ یِوان مےٚ چھِ واریاہ زیادٕ خۄش گژھان تور گَژھُن